وعلیکُم سَلام ٹھیٖک چھِ حظ اَہَن حظ ٹھیٖک تُہۍ چھِوا گَرِ سٲری ٹھیٖک اَہَن حظ ٹھیٖک ؤنۍتَو

اَہَن حظ آ أسۍ آسو دُکانَس پٮ۪ٹھٕے تۄہہِ ییٚمہِ ساتہٕ باسٮ۪و ٹایم تمہِ ساتہٕ ییٖزیٚو تہٕ أسۍ چھِ آسان أتی دُکانَس پٮ۪ٹھٕے لگ بگ دَہہِ بَجہِ پٮ۪ٹھٕ چھِ أسۍ آسان پٲنٛژھ ساڑِ پٲنٛژِ تام چھِ أسۍ آسان أتی دُکانَس پٮ۪ٹھٕے ییٚمہِ ساتہٕ تۄہہِ ٹایم یی تہٕ تمہِ ساتہٕ ییٖزیٚو تُہۍ نہَ نہَ سُے چلہِ نہٕ کیٚنٛہہ تۄہہِ چھَو پَے کیٛاہ تُہۍ کٔرۍہِیٖو اَسہِ تَتھ چھُ لگان یہِ پین کارڈ چھُوا تۄہہِ آ پین کارڈ چھُ تَتھ واریاہ ضروٗری نا بیٚیہِ چھُ یہِ آدھار کارڈ تہِ أنۍزیٚو سۭتۍ وۄنۍ کٔرۍہیٖو تُہۍ اَسہِ وَٹس اَیپ پٮ۪ٹھٕے مطلب سیٚنٛڈ سُہ مگر تَتھ چھُ پٮ۪وان أتۍسٕے لایِو فوٹوٗ دیُن نا تہٕ تَمہِ موٗجوٗب چھُو تۄہہِ ضروٗری یُن پانَے یوٗرۍ دُکانَس پٮ۪ٹھٕے تہٕ نَتہٕ ہیٚکہِ ہا یِتھٕ پٲٹھۍ تہِ گٔژھِتھ تہٕ کیٚنٛہہ چھُنہٕ پَرواے تہٕ کَرو پین کارڈ آ بیٚیہِ چھُ اَنُن آدھار کارڈ یہِ تۄہہِ کۄس سِم چھَو سُہ تۄہہِ کَمہِ کَمپٔنی ہٕنٛز چھَو جِیو چھَوا اِیَرٹیل اَچھا ٹھیٖک اَکھ چھُو تۄہہِ جِیو جِیو بَناوٕنۍ بیٚیہِ ہیٚلو اَدٕ سا ٹھیٖک دَپ تۄہہِ چھَو یہِ برٛونٛٹھِم مطلب اِیرٹیل وۅنۍ چھِو جِیوَس منٛز کَرٕنۍ کَنوٲرٹ نا آ بیٚیہِ چھُ بَناوٕنۍ یہِ فور جی نا وَلہٕ کیٚنٛہہ چھُنہٕ حظ اَتھ خٲطرٕ چھِ یِم ڈاکیٛومٮ۪نٛٹہٕ ضروٗری بیٚیہِ ییٖزیو تُہۍ دُکانَس پٮ۪ٹھ ییٚمہِ ساتہٕ تۄہہِ ٹایِم یِیہِ تمہِ ساتہٕ ییٖزیو یہِ اَتھ چھُنا بیٚیہِ پانٛژھ ہَتھ رۄپیہِ لگنو اَتھ لگ بگ مگر ہُہ اَتھ منٛز اَکھ گَژھِ یہِ کَنوٲرٹ تہِ تہٕ بیٚیہِ یِیِوٕ تۄہہِ بیٚیہِ یِیِو تۄہہِ اَکھ رٮ۪تھ فرٛی رِچارٕج اَتھ اکھ یِیَس ڈاٹا تہِ بیٚیہِ ییٚس کالِنٛگ تہِ اَن لِمٹِڈ اَہَن حظ آ برابر رٮ۪تھ اَٹھووُہَن دۄہَن سُہ ہَے چھُ یِوان اَٹھووُہَن دۄہَن یِیٖوٕ

آ ییٚمہِ ساتہٕ تۄہہِ مطلب ٹایِم یِیِوٕ أسۍ چھِ آسان أتی دُکانَس پٮ۪ٹھٕے دۄہَس منٛز ییٚمہِ ساتہٕ تۄہہِ باسوٕ تمہِ ساتہٕ تہٕ اگر فون نمبر چھُو نا تۄہہِ سون آ فون تہِ ہیٚکِو تُہۍ کٔرِتھ تہٕ تُہۍ وُچھ زیو بَنان چھُ کُنہِ ساتہٕ چھِ کانٛہہ کٲم وٲم تہِ پٮ۪وان ہٮ۪کوٕ أسۍ دُکانَس پٮ۪ٹھ ٲسِتھ نہَ آسوا تہٕ تیٚلہِ تہِ کٔرۍزیٚو تُہۍ گۄڈنٮ۪تھ فون ییٚلہِ أسۍ آسو أتی تہٕ أسۍ وَنہو تیٚلہِ آ یہِ پین کارڈ أنۍزیٚو مگر ضروٗری سٍتۍ ٹھیٖک چھا اَدٕ حظ اَدٕ حظ ٹھیٖک چھُ وعلیکُم سلام اَدٕ حظ تُلِو بِہِو